یہِ چھِ وَنان کہِ کَم ہَسا تِم وے چھِ یَتھ منٛز ہَسا أسۍ عام آٹِسٹ یِم آسان چھِ یِم ہَسا عام اَداکار آسان چھِ تہٕ تِم کِتھ پٲٹھۍ ہَسا چھِ اَسہِ پِرٛزٔرٕو پِرٛزٔرٕو وَنان أسۍ تِتھ مطلب یَتھ اِنسان وَنان چھُ کہِ یہِ ہَسا کوٚر مےٚ یہِ دَ آٹ اکھ ہَسا سُہ آٹ وَنو تَتھ بیٚیہِ ہَسا یہِ کَلچَر اَگَر أسۍ وٕچھو کَلچَر ہَسا گوٚو تور طٔریٖقہٕ سانٮ۪ن گامَن مَنٛز تہٕ سِٹیٹَن منٛز یہِ ہَسا چھِ بیٚیہِ وَنان ایز اےٚ ہول ایز اےٚ ہول ہَسا گوٚو سٲرسٕے اَگَر ہَسا أسۍ کَتھ کَرو گۄڈنٮ۪تھ لوکَلَن ہٕنٛز لوکَل نَسا چھِنہٕ تیٖژ امہِ خٲطرٕ یہِ کَران کِہیٖنۍ تہِ تِم نَسا چھِنہٕ تیٖتۍ پِرٛزٔرٕو کَران یہِ آٹ تہٕ کَلچَر کِہیٖنۍ تہِ یُس ہَسا سانٮ۪ن گامَن تہٕ بیٚیہِ سانٮ۪ن مُلکَن منٛز یوٗتاہ یِوان چھِ یہِ کَرنہٕ بیٚیہِ ہَسا سٲرسٕے یَتھ منٛز یہِ چھِ کَران ییٚتٮ۪تھ ہولٕچ کَتھ